اسلامُ علیکُم وٕںکٮ۪نَس اَگر أسی پَنِنس ماحولَس مَنز أندۍ پٔکۍ وٕچھو اکثر بیشتَر چھِ أسۍ وٕچھان یہِ زِ یُس سانہِ ماحولُک یُس یہِ آب اوس یَپٲرۍ اَسہِ مطلب ییٚمہِ جایہِ یہِ کۄلَن ہُند آب اوس یا بیٚیہِ تہِ کُنہِ مطلب یَپٲرۍ آب اوس وَسان یا کۄل نالہٕ چھِ یَپٲرۍ آب یپٲرۍ یِمَن ہُند مطلب آب واب وَسان اوس تَپٲرۍ اگر أسۍ وٕچھو کہِ یُس آب چھُ سُہ چھُ مطلب پوٗرٕ خراب گوٚمُت وۄنۍ چھُنہٕ کُنہِ مطلب اگر أسۍ یَژھو أسۍ چَمہو صاف تریش چمہو أسۍ یا اِنسانَن ہٕندۍ خٲطرٕ تہِ چھُنہٕ وۄنۍ وۄنۍ روٗدمُت مطلب تیُتھ آب صاف آب چٮ۪نہٕ خٲطرٕ مطلب یُس یِتھ کٔنۍ مطلب برٛونٹھ آسان اوس ییٚمہِ واٹَر پلوٗشَن سۭتۍ کیازِ کہِ واریاہ مطلب یہِ چھُ دۄہ کھۄتہٕ دۄہ گٔے واریاہ زیادٕ مطلب ترقی گٔے مطلب اِنڈسٹریٖز بَنے بَجہِ بَجہِ اِنڈسٹریٖز بَنِے مطلب بٔڑۍ بٔڑۍ مطلب مِشیٖنٕز آیہِ تِم مِشیٖنٕز آیہِ یُہُند نہٕ مطلب ییٚمیُک مطلب یِمَن زَن واریاہ زیادٕ مطلب یِم خطرناک دٔہ چھُ نیران یُس مطلب سٲنِس ماحولَس چھُ واریاہ زیادٕ خراب کَران یا تہِ اگر أسۍ وٕچھو مطلب ییٚتہِ چھِ مطلب سانٮ۪ن گامَن مَنز یِمَن سانٮ۪ن یِمَن سِٹیَن وغیرہَن مَنز چھُ یُس یِم مطلب سٲنۍ یِم اِنسان مطلب یم گَرَن ہٕندۍ اِنسان چھِ گَرِ چھِ أندرٕ چھِ مطلب کانہہ تہِ ژھوٚٹ ووٚٹھ نیران یِم چھِ اِتھٕے کَنَن تُلان لایان چھِ یِمَن کۄلَن مَنز دٲرۍ دٲرۍ یِتھٕے کٔنۍ یِہُند یہِ آب چھُ سُہ چھُ پَتہٕ مطلب بۄن وَسان وۄنۍ اگر زَن تہِ کُنہِ جایہِ یہِ گاڈٕ نالہٕ چھ آسان یُس یہِ آب چھُ یہِ چھُ مطلب وارٕ وارٕ وَسان یہِ چھُ مطلب اوتھٕے تانۍ واتان یُس یِم مطلب یِم گاڈٕ چھِ آسان یِم چھِنہٕ مطلب اِہندِس صحتہٕ خٲطرٕ چھَنہٕ یہِ آب مطلب ٹھیٖک آسان کِہیٖنۍ تہِ یِم چھِ اَمہِ سۭتۍ مطلب سارے مَران یِم گاڈٕ وۄنۍ چھِ یُس یہِ یَپٲرۍ چھےٚ مطلب زیادٕ یہِ زٔمیٖن دٲری مطلب وغیرہ کَران کھاد چھِ تراوان مطلب پَننٮ۪ن زٔمیٖنَن مَنز چھِ کھاد تراوان پَتہٕ یُس آب تِہُند چھُ آسان تِم چھِ مطلب سُہ یَلہٕ تراوان یُس آب چھِ سُہ چھِ مطلب تمنٕے کُلٮ۪ن مَنز بیٚیہِ واتان یُس آب چھِ سُہ چھِ تٔتھی جایَن واتان ییٚتٮ۪س یہِ گاڈٕ نالہٕ چھِ آسان یا کیٚنٛہہ چھِ آسان تِم سُہ تہِ چھُ اَکھ وجہہ یِمو سۭتۍ یُس یہِ گاڈن گاڈن ہٕندِس مطلب یَتھ زِندگی اِہٕنز پٮ۪ٹھ اثر پیو یہِ تہِ چھُ اَکھ وجہہ یِمو سۭتۍ وۄنۍ گاڈن ہُند تٮ۪عداد چھُ لوگمُت واریاہ زیادٕ کَم گَژھنہِ مطلب برٛونٛہہ اوس آ واریاہ زیادٕ سٮ۪ٹھاہ آب آسان تہٕ پَتہٕ ٲسۍ گاڈٕ تہِ سٮ۪ٹھاہ آسان وۄنۍ چھِ تم آ مطلب آ تمَن دَوہَن ہُند یوٗز ییٚتہِ یِوان استعمال کَرنہٕ پَننٮ۪ن یِمَن گاڈٕ سَرَن مَنز یا مطلب بیٚیہِ تہِ کُنہِ جایہِ یِمَن مَنز واریاہ زیادٕ ہارَم فُل کیمِکَلٕز چھِ آسان یِمو سۭتۍ چھ واریاہ زیادٕ نۄقصان واتان گاڈن ہٕنز مطلب روز مَرا زندگی مَنز چھ یِمَن واریاہ زیادٕ نۄقصان واتان تہٕ یِم چھِ دۄہ کھۄتہٕ دۄہ وۄنۍ ختم لَجہِ مَژٕ گَژھنہِ یا واٹر پَلوٗشَن گٔے واریاہ زیادٕ آب لوٚگ ختم گَژھنہِ آب لوٚگ واریاہ زیادٕ کَم گَژھنہِ روٗد چھِیٖنہٕ پیٚوان کِہیٖنۍ تہٕ یہِ پلوٗشَن سۭتۍ کیازِ کہِ اَتہِ بَنے واریاہ زیادٕ بَجہِ بَجہِ اِنڈسٹریٖز بَنے سورُے یوت مطلب یوٗت اَسہِ مطلب فٲیدٕ چھُ واتان أکِس سایڈس بیٚکہِ سایڈٕ چھِ تَمیُک سایڈ اِفٮ۪کٹٕس بیٚکہِ سایڈٕ چھِ تمیُک نُقصان گَژھان تہِ واریاہَس کا وۄنۍ چھنہٕ دۄن ژۄن ژۄن ژۄن رٮ۪تَن روٗدٕے پیٚوان کِہیٖنۍ تہِ تَمہِ وجہہ سُہ تہِ چھُ اَکھ ریٖزَن سُہ تہِ چھُ اَکھ وجہہ کہِ یِم گاڈٕ چھِ اِہن یِم لَجہِ وارٕ وارٕ وۄنۍ ختم گَژھنہِ تہٕ ییٚتہِ چھِ لُکھ پَنُن ژھۄٹھ ژھٮ۪ٹھ وغیرہ یہِ آسان سُہ تُلان لگاوان کۄلَن مَنز دٲرۍ دٲرۍ یا بیٚیہِ تہِ کیٚنٛہہ مطلب آسان کھادٕ چھِ استعمال کَران یا بیٚیہِ تہِ واریاہ کیٚنٛہہ چھِ آسان یِم استعمال چھِ کَران واریاہ مٔکریر کَران یِمَن مَنز تہٕ ییٚتہِ چھُ مطلب ییٚمہِ کہِ وجہہ سۭتۍ یِمَن یُس یہِ گاڈن ہٕنز یہِ چھِ روز مَرا زندگی یِم لٔگۍ واریاہ زیادٕ کَم گَژھنہِ تہٕ یِہٕے چھِ وجہہ کہِ وۄنۍ چھَنہٕ آز بَنٲنی کیٚنٛہہ کُنہِ جاین ییٚتہِ تہِ گاڈٕ سَر اوس آسان تُمَن مَنز چھُنہٕ وۄںۍ گاڈے موٗجوٗد آسان کِہیٖنۍ تہِ